ہیٚلو سَلام علیکُم اَہَن حظ تۄہہِ چھُو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ اَہَن حظ مےٚ اوس بِزنِس کھولُن بُٹیٖکُس بِِزنِس حظ مےٚ کوٗتاہ لَگہِ نہَ حظ نہَ بُٹیٖکٕے چھُ مےٚ کھولُن مطلب کَپُر وَپُر کٕنُن بیٚیہِ ہٮ۪کو داکِس سِٹِچ تہِ تٔتی کٔرِتھ نہَ حظ نہَ مےٚ چھِ لۅکٹٕے بِزنِس کھولُن مےٚ چھِ زٕ ڈاے لَچھ سوٚمبرِتھ بَس مطلب مےٚ چھُ لۅکٹٕے بِزنِس کھولُن اَہَن حظ اگر اگر ٹیٚلر ماشٹر کُنٕے روزِ نا سُہ کیٛاہ چھُ یُس ڈِزاین تہٕ بیٚیہِ یہِ یہِ حظ ٹیٚلر ماشٹر سُہ روزِ نہَ حظ کُنٕے اَدٕ حظ تیٚلہِ چھُ ٹھیٖک بہٕ کھولہٕ تیٚلہِ کر بہٕ سُے کوٗشِش بزنِس کھولنٕچ

اَہَن حظ سُہ ترٛایہِ پتہٕ أتی اَہَن حظ اگر لال چوکس منٛز کَرو بِزنِس یہِ دُکان ہٮ۪مو کانٛہہ لال چوکس منٛز چھَ حظ کانٛہہ ٹھیٖک حظ چھُ مےٚ کیٛاہ چھُ مےٚ کیٛاہ چھُ مطلب مال وال اَنُن ٹھیٖک حظ چھُ آ مےٚ حظ چھُ تُہٕنٛز مطلب مدتھٕچ ضروٗرَت اَہَن حظ یُس بہٕ دُکان وُکان مطلب ہٮ۪مہٕ اگر حظ بہٕ کِراے پٮ۪ٹھ ہٮ۪مہٕ مطلب کٕژاہ کِراے گَژھِ مےٚ دُکانس رٮ۪تس اَچھا اَہَن حظ سۄ کَتھ چھےٚ اگر حظ لال چوکس منٛز ہٮ۪مو مطلب توتہِ گَژھِ مطلب پنٛداہ ساس تام کِراے روزٕنۍ اَہَن حظ ٹھیٖک چھُ چلو ٹھیٖک چھُ تیٚلہِ بہٕ کَرہو تۄہہِ بیٚیہِ فون ییٚلہِ مےٚ ضروٗرت پیٚیہِ چَلو ٹھیٖک چَلو بِہِو شُکریہ اسلام علیکُم